ریٚلِجَن یُس چھِ مذہب سون یہِ چھِنہٕ پارٹ آف سانہِ سُکوٗلَس منٛز چھِنہٕ یہِ پَرناونہٕ یِوان کِہیٖنۍ یہِ اوس برٛونٛٹھمٮ۪ن سکوٗلَن منٛز یِوان وٕنۍکٮ۪ن کٮ۪ن سُکوٗلَن منٛز چھُنہٕ یہِ پَرناونہٕ یِوان حظ حضرت کِہیٖنۍ یہِ چھُ اَمہِ سۭتۍ چھِ سون سَماج بَدلان مَگر پَرناونہٕ چھِنہٕ یہِ وٕنۍکٮ۪نَس یِوان سُکوٗلَن منٛز کِہیٖنۍ تہِ نہٕ